اگر أسۍ کٔشیٖر لنٛگویج ہٕنٛز کَتھ کَرو یَتھ منٛز چھِ بے اِنتِہا تہٕ بے شُمار تِم چیٖز یِم أکۍ سٕنٛدِ جایہِ بیٚیِس جایہِ اِستعمال گژھان چھِ یا یَتھ منٛز چھِ تیٖژ کَہاوَت یَتھ نہٕ اِنسان ہیٚکہِ فرٛیزَن ہٕنٛز کَتھ کَرو اِیٖڈیمن ہٕنٛز کَتھ کَرو یَتھ چھِ اَنٛدا دُھنٛد اللہ تعالیٰ ہَن سوٗزمُت فار ایٚگزامپُل أسۍ چھِ وَنان کٲنٛسہِ ہو ژٕ ہا چھُکھ واریاہ اَصٕل باسان حٔقیٖقتاً چھُ آسان زالنہٕ خٲطرٕ سُہ کَتھ أمِس ژَکہِ چھُنہٕ آسان اَصٕل گوٚمُت أسۍ چھِ تٔمِس اُلٹہٕ وَنان اَز چھُکھ ژٕ واریاہ اَصٕل یِتھٕے پٲٹھی چھِ پرٛوؤرب اگر فار ایٚکگامپُل نٔیِعم صٲب مےٚ چھُ یار اَکھ أمۍ سُنٛد فار ایٚگزامپُل چھُ مےٚ یہِ چھُ واریاہ گوٚمُت اَصٕل تٔمِس ونہٕ اَز ہا چھُکھ سلمان خان ہیٛوٗ گوٚمُت ہو ہے اَز چھُکھ ژٕ گوٚمُت أمِس ژوٗنٛٹھٮ۪ن اَمرِٮ۪ن ہیٛوٗ اَز چھُکھ ژٕ گوٚمُت ہُمِس ہیٛوٗ یانے أسۍ چھِ أمۍ سٕنٛز کامہِ ہُنٛد دِلکٔشی ہُنٛد أمۍ سٕنٛز ؤربُل أمۍ سٕنٛز ناوَن ہُنٛد أکِس اَصٕل چیٖزس سۭتۍ مُنسلِک کَران مگر کٔشیٖر ہُنٛد نِظام چھُ اُلٹہٕ ییٚتہِ نہٕ اَسہِ کٲنٛسہِ فار ایٚگزامپُل اَصٕل تٔمِس وَنو نہَ نہَ نہَ نہ َژٕ ژھُن یِم پَلو کٔڈۍتھٕے ژےٚ چھُے زَن چھُکھ ژٕ گوٚمُت کیٛاہ نوٚوزِ بِلّا مےٚ باسان جانوَر چھُ اگر وۅنۍ سُہ بِچور اَصٕل آسہِ تٔمِس کَرو ضروٗر اُلٹہٕ اگر وۅنۍ اُلٹہٕ آسہِ تٔمِس چھَکَن پوش زِ آ ژےٚ ہیٛوٗ چھا کانٛہہ زِ اَکھ چھُکھ ژٕ بیٚیہِ چھُنہٕ کِہیٖنٛۍ تہٕ فار ایٚگزامپُل وَنے بہٕ ژےٚ یِہَے اَتھ لۅکچہِ کتھِ ہَتَن کَتھن اَکُے مانے اگر اِنسان اَتہِ خوٗبصوٗرت تہٕ دِلکَش آسہِ نا تٔمِس وَنو ژٕ چھُکھ اگر وۅنۍ چوٗر آسہِ تٔمِس وَنو ژٕ چھُکھ سَلمَان خان